مےٚ چھِ پیٚمٕتۍ پنٛنہِ زِندگی منٛز واریاہ مُشکِلات پیش کَرٕنۍ ییٚمہِ ساتہٕ بہٕ پَران ٲسٕس گۄڈٕ ترٛایے نَس بہٕ مٲلۍ پرٛیٚویٹ سکوٗل تِکیٛازِ سُہ اوس نہٕ ہٮ۪کان میون فیٖس بٔرِتھ کینٛہہ پَتہٕ تُجنَس بہٕ مٲلۍ تَتہِ ترٛٲونَس کیٛاہ سرکٲرۍ سکوٗلَس سَرکٲرۍ سکوٗلَس منٛز اوس پیٚوان اَسہِ واریاہ کَم فیٖس بَرُن تِتھ کنۍ اوس میون مول مُزوٗرۍ کَران تہٕ مےٚ اوس پَرناوان یِم یِم چَلینجٕز چھِ مےٚ پیمٕتۍ پنٛنہِ زندگی منٛز وٕچھِنۍ تمہِ پَتہٕ لوٚگ میٛٲنۍ بٲے تہِ زینُن تہٕ سُہ تہِ اوس مےٚ مَدد کَران مےٚ چھِ پنٛنہِ زندگی منٛز واریاہ سختی آمٕژ ییٚمہِ ساتہٕ مےٚ أکِس کالجَس منٛز ایڈمِشَن کوٚر کہِ مےٚ اوس واریاہ مُشکِل پٮ۪وان تَتہِ فیٖس بَرُن تیمہِ پَتہٕ تہِ اوس میون مول زینان تہٕ بہٕ ٲسٕس پنٛنہِ پَرنہٕ خٲطرٕ فیٖس بَران تمہِ پَتہٕ کیاہ گاو مےٚ یِمَن اُستادَن نِش بہٕ پَران ٲس تمہِ خٲطرٕ کوٚر مےٚ تمو واریاہ زیادٕ ہٮ۪لٕپ بیٚیہِ کوٚرُم پَنٕنۍ مٲلۍ مٲجۍ واریاہ زیادٕ ہیٚلٕپ